ییٚمہِ ساتہٕ لُکھ خانٛدَر چھِ کَران تِم چھِ مۄہرٕ دِوان یا چھِ کُنہِ کُنہِ جٲے یِم زَن زیادٕ أمیٖر لُکھ چھِ آسان تِم چھِ داج تہِ دِوان چوٗنٛکہِ داج چھُنہٕ پرٛؠتھ کانٛہہ ہٮ۪کان دِتھ تَمہِ موٗجوٗب چھِ خاص کَر أمیٖر لُکھ پنٛنؠن کورؠن داج سۭتۍ دِوان